اسلام علیکُم میٚم وعلیکُم اسلام میٚم مےٚ چھِ بُک کَرٕنۍ رِٹٲرٕن اکھ مِنٹ تُہۍ ؤنِو مےٚ پَنُن رَجیسٹریشن نمبر

اچھا اکھ سیٚکنٛڈ کٔرِو تُہۍ ویٹ بہٕ کَرٕ چیٚک یہِ بُک چھِ تۄہہِ نِمٕژ زٕ ریٚتھ برٛونٛہہ آ تہٕ مگر تۄہہِ چھُ لایبرٔری ہُنٛد اصوٗل پتاہ کہِ صرِف چھِ أسۍ پنٛدہن دوہن خٲطرٕ اکھ بُک دِوان تہٕ تۄہہِ چھِو دِژمٕژ یہِ واریاہ زیادٕ لیٹ بُک واپس چھِو تُہۍ کران وُنکیٚنس رِٹٲرٕن امہِ موٗجوٗب چھِ تۄہہِ پتاہ کہِ آ لایبرٔری ہُنٛد اصوٗل آ مُطٲبِق چھُ تۄہہِ فایِن دِیُن آ بیٹا کیٛنٛہہ چھُنہٕ آینٛدہ تھٲوزیٚو تُہۍ خیال اتھ بارس منٛز مگر فایِن چھُ تۅہہِ دیُن آ یِمن دۅہن ہُنٛد یِم تہِ تۄہہِ ایٚکسٹرا دۄہ چھُ اتھ گٲمٕتۍ آ بِلکُل بِلکُل تۄہہِ چھُ آ دیُن یِمن دۄہن ہُنٛد فایِن برابر یہِ فایِن دِیِو تُہۍ آ گۄڈنیٚتھ بیٚیہِ کٔرِو تُہۍ بُک واپس ؤنکیٚنَس آ تہٕ اَمہِ پَتہٕ اگر تۄہہِ بیٚیہِ کانٛہہ بُک آسِو نِنۍ اَدٕ ہیٚکِو تُہۍ سُہ بُک نِتھ توٚتام ہیٚکِو نہٕ تُہۍ بُک نِتھ کِہیٖنٛۍ یوٚتام نہٕ تُہۍ یہِ فایِن سورُے کٔرِو واپس تہٕ بیٚیہِ آینٛدہ تھٲوِو تُہۍ سارِنٕے آ لایبریری منٛز یِم تہِ اَسہِ اصوٗل چھِ یِم تہِ اَسہِ روٗل چھِ تِمن ہُنٛد خیال تھٲوِو تہٕ تِم ٲسِو تُہۍ برٛونٛہہ کُن پکناوان چلو کیٚنٛہہ چھُنہٕ پرواے وۅنۍ آینٛدٕ تھٲوزیٚو تُہۍ خیال آ تہٕ بہٕ کَڈٕ وُنکیٚنَس لِسٹہٕ منٛز تُہُنٛد ناو تہِ کیٛازِ تۅہہِ دِیُتوٕ فایِن پَنُن تہٕ بیٚیہِ کٔروٕ تۄہہِ بُک تہِ رِٹٲرٕن آ بِلکُل تۄہہِ گوٚو سورُے باقٕے کٕلیر تہٕ وۅنۍ ہیٚکِو تُہۍ یہِ ہِش بُک یُس چھُ فِزیکسٕچ یہِ ہیٚکِو تُہۍ کٕلیر کٔرِتھ بس اکھ سیٚکنٛڈ پرٛٲرِو تُہۍ بہٕ کَرٕ رَجسٹرری یورکُن تہٕ آ بُک کیٛاہ چُھ ناو آ فِزیٖکٕس کِتاب چلو آ ٹھیٖک رَجیسٹریشن نمبر ووٚنوٕ تۄہہِ گۄڈنیٚتھٕے یہِ رٔٹِو تُہۍ پَنٕنۍ بُک آ تہٕ مگر یہِ کٔرِو تُہۍ پَنٛداہن دۅہن انٛدر انٛدر آ آ واپس تہٕ تھٲوِو تُہۍ خیال تہٕ بیٚیہِ کٔرِو تُہۍ یتھ رَجسٹری پیٚٹھ سایِن وُنکیٚنَس یہِ رٔٹِو تُہۍ پیٚن تہٕ کٔرِو تُہۍ سایِن

چلو کیٚنٛہہ چھُنہٕ پرواے شُکُر چھُ وعلیکُم اسلام